اَسَلامُ علیکُم وَرَحمَتُہ للہ ٹھیٖک چھِو حٕظ اۭں ٹریول ایکس لیٹ ایٚجَنسی تُہۍ ؤنِو حٕظ مےٚ مےٚ حٕظ چھ رٲژ ہٕنٛز اکھ بجے فلایٹ اۭں تُہۍ ؤنِو حٕظ مےٚ یہِ بہہ بجے بَنہِ حٕظ مےٚ یہِ آٹو یا کیب تٕہٕنٛز اہن حظ بہہ بجے حٕظ لوکیشَن حٕظ لالچوک لالچوک پیٹھٕ چھُ گَژھُن اَیَرپوٹ اۭں

اہن حظ آ بہہ بجے حٕظ لال چوک لال چوک حٕظ لال چوک حٕظ بہہ بجے اہن حظ آ تیٚلہِ کیب آسہِ حٕظ ایویلیبل اَہن حظ بہٕ حٕظ کَرَو تۄہہِ ایٚڈرَس سیٚنٛڈ لال چوک کَتھ جایہِ چھُ یُن اہن حظ آ نہ حظ بہہ بجے حٕظ بَرابَر بہہ بجے وٲتِو تُہۍ یور بہٕ آسمو پیاران

اہن حظ آ اہن حظ بہہ بجے حٕظ اہن حظ ٹھیٖک چھِ حٕظ تیٚلہِ تیٚلہِ حٕظ وٲتۍ زیٚو بہہ بجے بہٕ کَرٕمو تۄہہِ أکیاہ ایٚڈرَس سیٚنٛڈ گۄڈٕ ؤنِو حٕظ یہِ ریٹ ؤنِو تُہۍ کوٗتاہ چھُ ساس رۄپیہِ حٕظ ہے ساس رۄپیہِ کَتھ حٕظ چھُ یہِ لال چوک پیٹھٕ اَیرپوٹ تانۍ ساس رۄپیہِ حٕظ گوٚو واریاہ زیادٕ ٲٹھ شیٚتھ حٕظ دِمو بہٕ ٲٹھ شیٚتھ رۄپیہِ ٲٹھ شیٚتھ حٕظ دِمو بہٕ ٲٹھ شیٚتھ چَلنَو حٕظ ٹھیٖک حٕظ چھُ ٲٹھ شیٚتھ حٕظ دِمو بہٕ اَد حٕظ شُکریہ بہہ بجے حٕظ وٲتۍ زیٚو تُہۍ بہٕ کَرمو یکیاہ ایٚڈرَس تہِ سیٚنٛڈ اَد حٕظ اَسَلامُ علیکُم